ییٚلہِ مےٚ ٹریک چھُ کوٚرمُت مےٚ چھُنہِ زٕہٕنۍ تہٕ موسَم خراب وُچھمُت اسہ پَزِ ٹریکِنٛگ خٲطرٕ واریاہ دَوا پانَس سۭتۍ پَکناوٕنۍ أسۍ پَزِ یٔڑۍ خٲطرٕ دَوا پَکناوُن تُتھ مَنٛز چھُ یِوان اوٚفلاکِس او زَڑ أسہِ پَزِ لوموفِن سۭتۍ پَکناوُن أسہِ پَزِ بیٚیہ کینٛہہ ایٚنٹِبَیاٹِکٕس پانَس سۭتۍ پَکناوٕنۍ أسہِ پکہِ پَزِ پیٚرسٹمال پانَس سۭتۍ پَکناوُن أسہِ پَزِ بیٚیہ کینٛہہ میٚڈِسَنٕز یَتھ منٛز بیٚٹَڈیٖن چھُ یِوان یُس زَخمَس چھُ لَگن بیٚیہ بَنڑیج کاٹن واٹِن پانَس سۭتۍ پَکناوُن